سٲنِس شُپین ڈِسٹِرٛکَس منٛز چھِ اَکثر بیشتر یِمٔے گیمہٕ گِنٛدان یِم اَکثر پرٛیٚتھ کُنہِ جایہِ چھِ گِنٛدان یَتھ منٛز زَن اگر مِثال کے طور پر وَنِو کِرکَٹ چھِ گِنٛدان سُکوٛاچ چھِ گِنٛدان کِرکَٹَس کُن چھِ تھوڑا تتہِ زیادٕ خلق وابستہٕ باقٕے چھِ یِم کھوٚو کھوٚو چھِ گِنٛدان کورِ چھِ گِنٛدان کھوٚو کھوٚو تَتہِ یا کَبڈی تہِ چھِ أڑۍ گِنٛدان یِم چھِ کیٚنٛہہ گِنٛدان تہٕ بیٚیہِ چھِ تَتہِ گیمہٕ گِنٛدان تَتھ چھِ وَنان گَرمَس گِنٛدُن یَتھ منٛز زَن اَکھ اِنسان بُتھہِ کٔنۍ کَنیٚن آے چھُ کَران تہٕ ژلان چھُ پَتہٕ چھُ پیٚوان تٔمِس واپَس یُن تِم کَنہِ چھِ تٔمِس أکِس اَکھ پٮ۪ٹھ تھاونہِ پیٚوان تِتھٔے پٲٹھۍ یِتھ پٲٹھۍ تِم گۄڈٕنیٚتھ آسیٚن مگر تٔمِس گژھہِ نہٕ بیٛاکھ اِنسان ہیٚکُن توٚتانۍ کیچ کٔرِتھ کِہیٖنۍ تہِ رٔٹِتھ کِہیٖنۍ تہِ سُہ چھُ اَکھ یِتھٔے پٲٹھۍ چھِ فُٹ بال چھِ گِنٛدان خلق کِرکَٹ چھِ گِنٛدان فُٹ بال چھِ گِنٛدان والی بال چھِ گِنٛدان والی بال تہِ چھِ گِنٛدان ٹھیٖک ٹھاک خلَق کھوٚو کھوٚو والی بال تہٕ کِرکٹ چھِ ترٛےٚ گیمہٕ یِم زن زیادٕ چھِ گِنٛدان وۄنۍ چھِ گِنٛدان تھوڑا بہت فُٹ بال تہِ خلق مگر فُٹ بال چھِنہٕ تیٛوٗت زیادٕ گِنٛدان کیٚنٛہہ یوٗت باقٕے گیمہٕ چھِ